السَلامُ علیکُم وَرحمتُہ اللہ ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖک چھُو حظ سَلامَت گَرِ چھِ حظ سٲری ٹھیٖک ہے مےٚ ٲس کامہِ رژاہ کامہِ دۄہ زٕ ژور ٲسۍ مےٚ نَہ یہِ سا مےٚ اوس یہِ تھوڑا یہِ باغہٕ پیوٗنٛتہ بَنومُت نٮ۪برٕ کَنۍ نہ پارک أتھۍ متعلق اوس مےٚ وَنُن اَتھ چھِ یِم کُلۍ وُلۍ پوش ووش لٲگِتھ واریاہ نَہ چھُ پنٛنہِ آیہِ سمبولمُت اَصٕل تہٕ أنٛدۍ أنٛدۍ چھِ اَسہِ سیٖمٹٕڈ کٲم کٔرِتھ ٹھیٖک چھا تہٕ یِتھ پٲٹھۍ چھِ یُن اور مطلب سۄ گانٛد وانٛد چھِ یہِ چھِ بلکُل صاف آسان وۄنۍ چھُ اَکھ چیٖز مسلہٕ یِم یِم پوشہٕ کُلۍ یا بٔڑۍ بٔڑۍ یِم کُلۍ چھِنَہ بہٕ اوسُس دَپان یِمن تَل لاگو تھوڑا تِم کَنہِ پھٔلۍ چھِنَہ تِم سُہ ڈٮ۪کُریشنہٕ خٲطرٕ لاگان تِم کَنہِ ہی یا وَتہِ لاگہوس تِم کَنہِ ہِش نَہ تہٕ بہٕ اوسُس دَپان یِم چھا ضٔروٗری لاگٕنۍ تُہۍ ؤنۍتو مےٚ اَتھ پٮ۪ٹھ مَشوَر یِتھ کٔٹھۍ اوس مےٚ باسان اَصٕل نَہ مےٚ اوس پانَس خۄش گَژھان بہٕ اوسُس دَپان یی تۄہہِ ونہو بہٕ اَمہِ سۭتۍ مَہ گژھِ پرٛابلِم کیٚنٛہہ

اَدٕ سُہ چھِ سِٹیپَن منٛز سُہ چھِ بِلکُل اَہن حظ تَتھ بَنٲیِتھ

اَچھا اَچھا تُہۍ ؤنۍتو مےٚ تۄہہِ اگر کٲم کٔرِو تۄہہِ اگر بہٕ یِم کَنہِ اَنان گۄڈٕ ؤنِو تُہۍ مےٚ کَم کَنہِ چھِ مےٚ اَنٛنہِ تُہۍ ہیٚکوا لٲگِتھ پانہٕ تُہۍ ییٖوا لاگنہِ اَچھا لاگٕنۍ چھِ اَسہِ مگر بہٕ چھُس دَپان یِم یِم کُلۍ وغیرٕ باقٕے چھِنَہ تِمن مَہ گَژھِ خرٲبی اَمہِ سۭتۍ کیٚنٛہہ تِکیٛازِ تِمَن چھِنَہ آب واب گَژھِ تِمَن گژھُن تَمہِ سۭتۍ مَہ چھی پرٛابلِم گژھان یِمن کیٚنٛہہ اَچھا اَچھا

ٹھیٖک چھُ تیٚلہِ کٔرۍزیو تُہۍ کٲم حظ تُہۍ دیٖزیو نظر تُہۍ ییٖزیو یُکُن نَہ تُہۍ دیٖزیو نظر تُہۍ وٕچھزیو کۭژاہ کَنہِ وغٲرِ لَگہِ نَہ نَہ نَہ آب حظ چھُ پرٛٮ۪تھ کانٛہہ چیٖز چھُ اَتھ فٔس کَلاس اَتھ چھُنہٕ کَہانۍ تہِ مسلہٕ زٔمیٖن تہِ حظ چھِ اَصٕل پوٗٹھ زٔمیٖن آب واب تہِ چھُس ٹھیٖک اَتھ چھُ یہِ کیٛاہ چھِ یَتھ وَنان گَرٕ پَہہ ور پَہہ تہِ گَژھان نَہ کُلٮ۪ن وُلٮ۪ن زُو کَران یِم اَصٕل وَنہِ چھُ یِتُے تُہۍ دِیِو پانہٕ نظر تُہۍ وٕچھِو کۭژاہ کَنہِ وَنہِ لگِنَس یی کٔرِو تُہۍ مہربٲنِیا اَکھ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چَلو بِہِو بِہِو